وعلیکُم اسلام تُہۍ چھِو حظ اِقرا جی اچھا تہٕ تۄہہِ کیٛاہ حظ چھُ پوٗرٕ ناو تہٕ تُہۍ کَتہِ چھِو روزان اچھا تُہی ؤنۍتَو وۅنۍ تُہٕنٛز کوٚلِفِکیشنٛز کیٛاہ کیٛاہ چھِ اچھا یِتھٕ پٲٹھۍ تۄہہِ آسوٕ وُچھمُت سون یُس ایٚڈوَٹیٖزمیٚنٛٹ اوس جاب خٲطرٕ تۄہہِ چھا سُہ وُچھمُت تَتھ منٛزکیٛاہ کیٛاہ رِکایَرمیٚنٛٹ ٲس سٲنۍ اچھا تُہۍ ٲسوا ییٚمہِ برٛونٛہہ تہِ کُنہِ جاے جاب کَران اچھا تُہی ؤنۍتَو مےٚ تُہٕنٛز ہابیٖز کیٛاہ چھِ تُہٕنٛز سایِڈ اِنٛٹرٛسٹ کیٛاہ چھُ تاکہِ اسہِ لَگہِ پَتاہ کہِ تۄہہِ چھا تۅہہِ چھُوا یَتھ جابٕچ فِٹ بیٚہوان کِنہٕ نہٕ بیٚیہِ ؤنِۍتَو مےٚ تُہٕنٛدِس عَلاقَس منٛز کیٛاہ کیٛاہ سِپیسِفِکیٚشنٛز چھِ تہٕ اچھا مےٚ چھُ باسان تُہۍ چھِو یَتھ جاب کِتۍ فِٹ بیٚہوان تُہۍ ؤنۍتَو مےٚ اگر أسۍ دِمو تۄہہِ پنٛداہ ساس رۄپیہِ اِنِشیٚل تَنخواہ تُہۍ چھِوا یہِ جاب کَرٕنۍ پَسَنٛد تُہۍ کٔرۍوا یہِ جاب